اگر بہٕ کتھ کرٕ پننہِ علاقٕچ یِم زن مےٚ أنٛدۍ پٔکۍ ییٚتہِ خلق چھ روزان یِم زن میانہِ کھۄتہٕ زِٹھۍ چھ تٔم چھِ زیادٕ تر کرکٹ تہٕ والی بال گِنٛدان تِم سۭتۍ چھِ تِم واریاہ زیادٕ تندرست روزان بیٚیہِ چھِ تٔمۍ سۭتۍ تِمن ورزش نیران تِمن وٕچھِتھ چھِ اسہِ جوانن تہِ واریاہ زیادٕ جوش یِوان بیٚیہِ چھِ اسہِ واریاہ زیادٕ کینٛہہ ہیٚچھنس مِلان بیٚیہِ چھِ تِمن سۭتۍ گِنٛدنس یِون الگٕے مزٕ تِہنٛدۍ سۭتۍ چھِ أسۍ واریاہ زیادٕ محنت کران پننہِ گیمہِ پٮ۪ٹھ اسہِ چھِ واریاہ زیادٕ الگٕے مزٕ یِوان تِمَن